ہیٚلو اسلامُ علیکم اے اہن سا شُکُر حظ سر تُہۍ چھِو ٹھیٖک سَر اہن حظ آ شُکُر حظ خۄدایس کُن کَس مےٚ سا اوس پےَ یہِ اتھ اوس گَژھان بہٕ ٹیٛوٗشَن تہِ اوسُس گژھان مٔنٛزۍ مٔنٛزۍ اہن حظ آ میتھس اوس میتھسٕے گوٚو تھوڑا یہِ ایٚکزام کیٚن دوہن وسُس بہٕ تھوڑا پرابلِم بہٕ اوسُس گژھان یہِ ٹیٛوٗشَن تہِ اوسُس گژھان پَتہٕ ایٚکزام کیٚن دوہن پیٚوس تھوڑا بیٚمار ہیٛوٗ پَتہٕ تَوَے اوس گژھان اہن حظ آ اہن حظ آ میتھس حظ گٔے تھوڑا یہِ پٛرٚیکٹِس گٔے نہٕ خاص کیٚنٛہہ یہِ ٲس بیٚمار تہِ تہٕ تَوَے حظ ہیوٚک نہٕ یِتھ

اہن حظ آ ٹھیٖک حظ چھُ بہٕ حظ بہٕ حظ سمجان یی تہٕ مگر ایٚکزام دِنس گوٚو تھوڑا پرابلِم رژھا اکھ تَمے کِنی ہیوٚکُس نہٕ بہٕ صحتس حظ گوٚو تھوڑا صحت اوس نہٕ ٹھیٖک کیٚنٛہہ پتہٕ گٔے نہٕ پرٛیٚکٹِس اہن حظ آ اہن حظ آ اہن حظ

اہن حظ آ اہن حظ آ باقٕے چھِس حظ ٹھیٖک باقٕے سَبجکٹ آ میتھس حظ میتھس حظ چھُ ٹیٛوٗشن رَٹُن آ میتھس چھُ ٹیٛوٗشن رَٹُن ٲں ٹیٖچرس کَرہوس کَنٹیکٹ کَرو تٔمِس سۭتۍ کرو ٲں ٲں ٲں آ آ تَوے حظ چھُ

ٲں تُہۍ تہِ کٔرۍ زِہوس فون تُہۍ حظ کٔرۍ زِہوس فون تہٕ ٲں تُہۍ تہٕ تُہۍ تہِ کٔرۍ زِہوس فون توتہِ گایڈیٚنس وایڈیٚنس کیٛاہ دٔلیٖلہٕ چھِ اہن حظ آ بییٛہِ چھُ پیٚوان کُنہِ ساتہٕ گایڈیٚنس وایڈیٚنس دِنۍ تہٕ ٲں آ ٹھیٖک حظ بہٕ حظ مےٚ بوزیٚو واریاہن نِش واریاہن نِش واریاہن نِش بوزیٚو مےٚ جاوید صٲب چھُ پرٕناوان اصٕل یِتھٕ پٲٹھۍ تُہۍ تہِ ٲں تُہۍ تہِ کٔرۍ زیٚوس پَتہٕ پَننہِ جاے فون ؤنۍ زِیٚوس تُہۍ تہِ آ تَوَے ایٚکزام کیٚن دۄہن گوٚو تھوڑا یہِ پرابلِم نَتہٕ حظ نَتہٕ ٲس ٹھیٖک نَتہٕ چھِ ٹھیٖک یِتھٕ پٲٹھۍ آ یہِ حظ یہِ آ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ کیٛاہ